یِتھ کٔنۍ سارنٕے پَتہ چھُ ییٚلہِ دۄن فیملیَن اَندَر خاندرُک سِلسِل گژھنُک سِلسِل چھُ جٲری گژھان ییٚمہِ خٲطرٕ چھِ اَکھ مٔنٛزِم یور آسان یُس دۄن خانٛدانَن ہٕنٛز کَتھ اَکہِ پیٚٹھ دۄن تام واتنایہِ یعنے کہِ مطلب یُس تہِ لٔڑکہٕ تہٕ کوٗر چھِ آسان تِمَن چھِ اَکھ مُلاقات کَرناونہٕ یِوان مٔنٛزِم سٔہ مٔنٛزِم یٲرۍ سٕنٛدۍ تھروٗ ییٚمہِ وجہ سۭتۍ تِم اکھ أکِس اگر پسنٛد کرن یا نا پسنٛد کران یِم تِم سٲری پنٕنۍ تہِ کَتھ وَتھ سُہ چھِ تِم وَنان تٔمِس تہٕ یُتھُے پَتہٕ دۄن فیملیَن ہُنٛد رِشتہٕ چھِ تاے گژھان پَتہٕ چھِ مٔنٛزِم یورُے کَران مٔنٛزۍ راتھ ہُنٛد تہٕ خانٛدرُک ڈیٹ فِکٕس